یہِ حظ چھِ بٕڈَن ہِنٛز زِندگی مَطلَب سانٮ۪ن بُزَرگَن ہِنٛز زِندگی مُختلِف زِندگی یِم حظ چھِ تیز آسان یِم حظ چھِ بَرابر أکِس بَچہٕ سٕنٛدۍ پٲٹھۍ ہٮ۪نٛڈٕل آسان کَرٕنۍ کیازکہِ یِہُنٛد دِل چھُ آسان بَرابر أکِس بَچہٕ سٕنٛدۍ پٲٹھۍ مَطلَب یوٗتاہ مَطلَب بَچس کیر چھِ مَطلَب بَچس سٲنِس چھِ اسہِ چھُ بَچَس سۭتۍ کَرُن مَطلَب بَچہٕ چھُ سَمبالُن کَرُن یِتھ پٲٹھۍ بَچَس مُحَبَت پیار چھِ کَران سُہ چھُ گَژھان نَرم تِتھٕے پٲٹھۍ حظ چھِ سٲنۍ بزَرٕگ یِم تہِ چھِ یِتھٕے پٲٹھۍ لاڈ پیار کَرُن تہٕ کَرٕنۍ گَژھان چھِ یِم نَرم یِم چھِ مَطلَب پَنُن پَنُن مِزاز آسان کٲنٛسہِ چھُ کٲنٛسہِ بٕزَرگَس چھُ گَژھان مَطلَب تٔمِس چھِ ایج واتان سُہ چھُ گَژھان تیز کانٛہہ چھُ نَرمان جادتَر چھِ یِم تیزٲنی کیازکہِ مطلب تَیُتھ بَرداش روٗد نہٕ وۄنۍ ییٚلہِ نہٕ وۄنۍ لۄکٹٮ۪ن روٗد تہٕ بٕزَرگَن تہِ روزِ نہٕ تِیُتھ بَرداش کِہیٖنۍ بہٕ حظ چھس پَننہِ زِندگی منٛز اصل پٲٹھۍ یِم مَطلَب بٕزَرٕگ کَران ہینٛڈٕل ییٚلہِ بہٕ اَنمیرِٕیٖڈ ٲسٕس ییٚلہِ مَطلَب مےٚ خانٛدَر اوس کَرنٕے مےٚ اوس پَتہٕ نانۍ بٕڈبَب تِم ٲسۍ مےٚ سخ مُحَبَت کَران پتہٕ ٲسۍ وَنان پَنٕنۍ دٔلیٖل دَپان ٲسۍ أسۍ ٲسۍ کَران ییٚمہِ وَقتہٕ ٲسۍ أسۍ یِتھ کٕنۍ کَران جَوٲنی منٛز ٲسۍ أسۍ یِتھ کٕنۍ جَوٲنی منٛز ٲسۍ أسۍ ہُتھ کٕنۍ پَتہٕ اَنہِ نۄشہِ پتہٕ زایَکھ شُرۍ پتہٕ آے نۄشہِ پَتہٕ درٛاے کورِ درٛاے گَرَس منٛز اسہِ کوٚر واریاہ مَطلَب واریاہ کینٛہہ مَطلَب تمو پَننہِ زِندگی منٛز کورمُت پَتہٕ حظ چھِ وۄنۍ مَطلَب واریاہ واریاہ مَطلَب أتی چھِ کَران یِم سٲنۍ بٕزَرٕگ مَطلَب یِمَن چھِ وَنان کینٛہہ مَطلَب أسۍ وَنہوو کینٛہہ کار بار پتہٕ ٲسۍ ہیچھناوان اَسہِ ٲسۍ وَنان دَپان ٲسۍ نہ اِتھ کٕنۍ چھُ کَرُن ہُتھ کٕنۍ چھُ کَرُن مَطلَب یِم ٲسۍ سَمجاوٕنی مَطلَب یِمَن چھُ اِنسان مَطلَب اَللّہ تعالٰہَن یوٗتاہ یہِ دِیُتمُت بَرداش دِیُتمُت پَروَردِگارَن سانٮ۪ن بَڑٮ۪ن بُزَرگَن مَطلَب یِم اگر تیزَر تہِ کَرَن مَگر اَللّہ تعالٰہَن چھُنَکھ تِیُتھُے بَرداش تہِ دِیُتمُت کیازکہِ یِمَن اوسنہٕ امہِ وَقتہٕ تہٕ پَنُن تَربِیَت ٲسٕکھ یِژھٕے نَرم ٲسۍ نَرم دِل ٲسۍ مگر پتہٕ چھُنہٕ یُتھ مَطلَب آز چھُ تیز روزان ییٚکیا مےٚ اوس نانۍ بٕڈبَب اوسُم تِم ٲسۍ مےٚ پیار کَران نانۍ نانۍ ٲسٕم وَنان پَنٕنۍ دٔلیٖل دَپان ٲسٕم یِتھ پٲٹھۍ گووم مالِنہٕ ہِتھ پٲٹھۍ کورُم یُتھ پٲٹھۍ کوٚرُم یِتھ پٲٹھۍ بَنوٚوُم گَرٕ یِتھ پٲٹھۍ کوٚرُم پَتہٕ ٲس نانۍ وَنان صُبحٲے ٲسۍ نیران أسۍ بٲژ زٕ کَران ٲسۍ مزوٗرۍ دۄہ ہوو سَمبالَن ٲسۍ گَرٕ ورٕ گرٕ بار شُرۍ سَمبٲلۍ شےٚ شُرۍ ٲسِکھ اَسہِ سَمبٲلۍ یِتھ کٕنۍ شُرۍ اسہِ سَمبٲلۍ یِتھ کٕنۍ شُرۍ ٲسکھ بہٕ مَطلَب مےٚ اوس تِمَن سۭتۍ سخ مَزٕ لَگان کیازکہِ تِم ٲسۍ وارِیاہ کینٛہہ وَنان پَننہِ زِندگی ہُنٛد مےٚ اوس خۄش گَژھان نانہِ بٕڈبَبَس بٕزَرگَن ہُنٛد بوزُن پَتہٕ یِم تٕرٛوشَر تہِ ٲسۍ کَران نَرمان تہِ ٲسۍ پانے یِم ٲسۍ سخ دٔلیٖل وَنان پَنُن ٲس وِنان مےٚ تہِ ٲسۍ دٔلیٖل پتہٕ ٲس مےٚ نانۍ آسان راتَس ونان دٔلیٖل یِتھ کٕنۍ گوٚو ہُتھ کٕنۍ گوٚو پتہٕ ٲسۍ پَننہِ پَننہِ زِندگی ہُنٛد یِم وَنان یِم ٲسۍ وارِیاہ اَصٕل نانۍ مطلب یِم بزَرٕگ سٲنۍ وارِیاہ اَصٕل صُبحٲے ٲسۍ وۄتھان نانۍ بٕڈبَب اوس وَنان دَپان اوس وۄنۍ آز وۄنۍ چھِ آز وَنو شُرٮ۪ن یِتھ کٕنۍ آز کَرو شُرٮ۪ن یِتھ کٕنۍ مَگر نانۍ بٕڈبَب یِم مَطلَب یِم چھِنہٕ اوورٕ یِوان ییٚلہِ گَژھان یِم چھِنہٕ پَتہٕ واپَس یِوان کِہیٖنۍ یہِ چھُ آسان اَللّہ تعالٰہَن اَکھ مَطلَب اسہِ اَکھ سوٗزمُت پَننہِ طرفہٕ اَکھ سُہ طوفہٕ ہِیوٗ مَطلَب یُس نہٕ أسۍآز بَچہٕ آز سَمبٲلِتھ چھِ تِتھ پٲٹھۍ ہیکان نانہِ بٕڈبَبَس مَطلَب یا مَطلب ہَشہِ ہِحٮ۪ر بابَس مےٚ گو گۄڈٕ گَرَس منٛز مول موج پَتہٕ نانۍ بٕڈبَب تَتِیُک نانۍ بٕڈبَب پتہٕ آیَس بہٕ وٲرِو گَرَس منٛز بیٚیہِ اوس مےٚ ییٚتہِ ہَش ہِحٮ۪ر بَب تیزَر ٲسۍ کَران مَگر بہٕ ٲسسَکھ اَصٕل پٲٹھۍ سَمبالان ییٚکہِ وٕنکیٚنَس چھُ مےٚ گَرٕ خۄش خۄشحال شُرۍ چھِم خۄش خۄشحال پَنُن گَرٕ بار چھُم خۄش خۄشحال اَصٕل پٲٹھۍ ٲسَکھ بہٕ یِم سَمبالان اگر کُنہِ سات وَنان تہِ ٲسۍ کینٛہہ واریاہ اصٕل واریاہ نَرمی پٲٹھۍ ٲسٕس بہٕ پیش یِوان یِمَن سۭتۍ یِم ٲسۍ تیزَر تہِ کَران بہٕ ٲسسَکھ واریاہ نَرمی پٲٹھۍ پیش یِوان بہٕ ٲسٕس وَنان نہ مَطلَب اگر بہٕ آز یِم سمبالَکھ پَگہہ واتہِ مِیون ٹایِم تہِ خَبَر مےٚ سَمبالنا بَچہِ نہ سَمبالنا وارِیاہ اَصٕل پٲٹھۍ مےٚ ٲس ہَش موج وَنان دَپان ٲس مےٚ چھُ یِتھ پٲٹھۍ پَننہِ وَقتہٕ کوٚرمُت ہُتھ پٲٹھۍ چھُم کوٚرمُت یِتھ پٲٹھۍ چھُم کوٚرمُت بہٕ ٲسٕس وَنان اَہَن حٕظ تۄہہِ حٕظ آسِہو کوٚرمُت کیازکہِ بُزَرٕگ ٲس مےٚ اوس تٔمِس یورٕ نَرن دِل لاگُن وارِیاہ اَصٕل پٲٹھۍ کوٚر مےٚ وٲرِو گرٕ ہینٛڈٕل ہَش ہِحٮ۪ربَب بَڈٕ ہِحُر اوس مےٚ جَنَت ٲسۍ نَس جنت ٲسۍ نس جَنَتُ الفِردوس ٲسۍ نَس بَڈٕ ہِحٮ۪ر بب اوس مےٚ وارِیاہ اَصٕل وارِیاہ نیک اِنسان مطلَب سُہ اوسَن بہٕ مَطلَب سُہ اوس تھوڈا مطلب پَننہِ دٮ۪مٲغی کِنۍ مَطلَب بہٕ ٲسَن سُہ تِتھ پٲٹھۍ تِتھ پٲٹھۍ کَران ہینٛڈٕل یِتھ پٲٹھۍ اَکھ بَچہٕ چھُ یِتھ پٲٹھۍ اَکھ موج چھِ أکِس بَچَس کَران ہینٛڈٕل تِتھٕے پٲٹھۍ ٲسن بہٕ کَران سُہ اصل پٲٹھۍ سُہ مَطلَب بَڈٕ ہِحٮ۪ربب سُہ اوس نہٕ مَطلَب آما اوس سُہ تٔمِس اوس نہٕ اَتھِ یِوان بہٕ ٲسَن سُہ نٮ۪بَر کَڑان وَرَنٛڈاہَس پٮ۪ٹھ کَڑان تاپَس تھاوان پَتہٕ ٲسَس پتہٕ ٲسس تھَپھ کَران أتی کرناوان آنٛگنَس چَکر اورٕ یورٕ ٲسس کَران آنٛگنَس منٛز پَتہٕ اوس سُہ چَکر وَکَر کَران پَتہٕ اوس سُہ وَنان گۄبرَہ مَطلَب وَنہِ ہا کوٗری گۄبرَہ تٔمِس آما اوس وَنان اوس گۄبرَہ وۄنۍ چٮ۪مہٕ ہا بہٕ چایہِ دام وٕنۍ یِم ما یِم ٲسۍ بٕزَرٕگ سٲنۍ وَنان ٲسِس کیاہ سا بَبا کیاہ چیکھ دَپان اوس بہٕ چٮ۪مہٕ ہا ٹِیوٚٹ چاے کَپا پتہٕ ٲسۍ أسۍ تہِ مَطلَب یِمَن چھُ اوسمُت عادَت پتہٕ ٲسۍ انسان بہٕ ٲسٕس نیران آرام سان سُتہِ روٗد نہٕ بہٕ ٲسٕس آرام سان وۄتھان کَران تممِس خٲطرٕ ٹیوٚٹھ چاے پِیالَہ پَتہٕ اوس وَنان نُن رَژھا ترٛٲے زِیس کَم پَہَمَتھ سُہ تٔمِس اوس پرٚیشِر اوسُس بِچٲرِس کھَژان پَتہٕ ٲسَس دِوان آرامسان چاے دام واے دام کٔرِتھ پتہٕ ٲسَس وَنان باباجانی ییٚکہِ گٔے چاے پتہٕ گٔے سٲنۍ لۄکٕٹ مَطلَب سٲنۍ شُرۍ مَطلَب مےٚ چھِ دُرٛرُۍ زٕ لۄکٕٹھۍ بٲے زٕ چھِم لۄکٕٹۍ بٮ۪نہِ زٕ چھٮ۪م لۄکچہِ بٮ۪نٮ۪ن دۄن مَطلَب مےٚ چھِ بینہِ أسۍ چھِ پانَس مالٕنۍ کِنۍ بٮ۪نہِ ژور اسہِ چھُ ژوٚن وٕنیَن خانٛدَر کٔرِتھ أکِس چھِم ترٛے کوٚرِ تہٕ تمِس چھُم خاندار کَران یہِ سٕژ کٲم سۄ تہِ تٔمِس تٔمِس تِم تہِ کوٚر ہینٛڈٕل اَصٕل پٲٹھۍ تٔمِس تہِ اوس ہَش ہِحٮ۪ر بب تم تہِ کوٚر اَصٕل پٲٹھۍ کوٚرِ خۄدایَس حَوال بَجہِ تِمَن مَطلَب تمَن سۭتۍ پَکان تِیُتھے بٕزَرگَس سۭتۍ پَکان بٕزَرگٕے لۄکٹٮ۪ن سۭتۍ پَکان لَکٹُے بیٛاکھ بٮ۪نہِ تہِ تٔمِس تہِ اوسُم یِتھٕے پٲٹھۍ گَرَس منٛز ماحول یِتھٕے پٲٹھۍ اوس تٔمِس ہَش ہِحٮ۪ربب تٔمۍ تہِ کوٚر اَصٕل پٲٹھۍ ہینٛڈٕل مَطلَب اَصٕل پٲٹھۍ سَمبولُن شوٗرُن مَطلَب کوٚرُن مَطلَب ہَش ہِحٮ۪ربب اَصٕل پٲٹھۍ تٕمۍ سٕے سۭتۍ ییٚکیا روزان کَران بیکِس بٮ۪نہِ تہِ مےٚ تہِ اوس خۄدایَس حَوال مےٚ تہِ اوس یہِ قٕسمَت مےٚ اوس یہِ ہَش ہِحٮ۪ربب مِیٲنۍ اَتھٕ لٕگۍ تِمَن خٕذمَت کَرنَس بَکار سُہ واریاہ اصٕل گوو مےٚ مےٚ اوس ہَش ہِحٮ۪ربب مےٚ تہِ کٔر یِمن خٕذمَت اَللّہ تعالٰی کٔرِن سارِنٕے ییٚژھِنۍ بٕزَرگَن سانٮ۪ن خٕذمَتٕے کَرٕنۍ ہَر کٲنٛسہِ پَتہٕ ٲس مےٚ یِہٕے وَنان مَطلَب پَتہٕ چھُ مےٚ بوے بٮ۪نہِ مَطلَب اصل پٲٹھۍ لاگن مےٚ چھِ شُرۍ خۄدایَس حَوال شُرۍ ترٛےٚ بہٕ چھس اَصل پٲٹھۍ یِتھ پٲٹھۍ اَکھ دوس چھُنہ پَکان مَطلَب دوستَس سۭتۍ بہٕ چھس بَرابر شُرٮ۪ن نِو جٮ۪نریٚشٮ۪ن مَطلَب یۄس سٲنۍ نٔو جٮ۪نریٚشٮ۪ن چھِ مِیٲنۍ بَچہِ بَرابر چھس بہٕ تمَن تِتھٕے پٲٹھۍ پَکان مَطلَب أکِس دوستہٕ سٕنٛدۍ پٲٹھۍ بہٕ چھس وَنان مَطلَب اَگر اگر گَرِ نیٚبرٕ گَژھِ کینٛہہ بَچہٕ گوٚژھ مےٚ اورٕ یِتھ وَنُن نہ یِتھ پٲٹھۍ چھُ کینٛہہ تانۍ مَطلَب بَرابر چھس بہٕ تمن سۭتۍ تِتھٕے پٲٹھۍ پَکان بوے چھُ مےٚ مَطلَب خۄدایَس حَوال بہٕ چھس تِم چھِ مےٚ مَطلَب تٕم چھِ مےٚ جَوان بہٕ چھسَکھ مَطلَب اصل پٲٹھۍ تٕم مَطلَب بہٕ چھسَکھ اصل پٲٹھی قابوٗ کَران ہینٛڈٕل کَران تِم چھِ مےٚ سَمجان بہٕ چھس تمَن سَمجان یِتھ پٲٹھۍ مَطلَب مےٚ پَنٕنۍ بٕزَرٕگ کٔرۍ ہینٛڈٕل مَطلَب تمو سَمجہ مَطلَب مےٚ سَمجہِ تِم تِمو سَمجہٕ وٲس بہٕ وار وار سَمجان چھس بہٕ پَننٮ۪ن گَرِکٮ۪ن بٲژَن تہِ شُرٮ۪ن تہِ شُرۍ چھِ مےٚ اصل پٲٹھۍ سَمجان بہٕ چھس تِمَن سَمجان مےٚ چھِ پَتہ مَطلَب شُر آو أمِس کٕمہِ حِسابُک مِزاز چھُ وٕنکٮ۪نَس مےٚ کِتھ پٲٹھۍ چھُ أمِس مےٚ کَمہِ طٔریٖق چھ أمِس سۭتۍ کَتھ کَرٕنۍ یہِ کَمہِ طٔریٖق کَرِ مےٚ سۭتۍ کَتھ واریاہ واریاہ مَطلَب شُر چھُ مططب یِم چھِ مےٚ سَمجان پَنُن مےٚ چھُ دٕرُے یِم چھِ مےٚ پَنٕنۍ کَتھ وَنان یِتھ پٲٹھۍ چھِ بہٕ چھس مَطلَب واریاہ خۄش نٔصیٖب کہِ مَطلَب تہٕ بہٕ چھسَکھ تٕم اَصل پٲٹھۍ ہیکان سَمبٲلِتھ مَطلَب بٕزَرٕگ ٲسۍ تَن لۄکُٹ ٲسۍ تَن واریاہ مَطلَب مےٚ چھُ خۄدایَن یٖژا نَرمی تہٕ یوٗتاہ بَرداش دِیُتمُت بہٕ چھسَکھ ہیکان دۄنوٕے اَصل پٲٹھۍ سَمبٲلِتھ ہُم ہَش ہِحٮ۪ربب تہِ دٕرُے تہِ مَطلَب بٲے بٮ۪نہِ واریاہ اَصٕل پٲٹھۍ بٕزَرٕگ تہِ ہُم تہِ أتی چھِ مَطلَب أکیا بوے بٮ۪نہِ کُنہِ ساتہٕ چھِ کَران تیزَر مگر اِنسانَس ییٚلہِ اِنسان یور نَرمی لاگہِ یِم چھِ بَرابر بَنان اَسی ہی مےٚ چھِ زام لۄکٕٹۍ مَطلَب مَطلَب مے ییٚژَن لۄکٕٹ چھِ سۄ واریاہ لۄکٕٹ چھِ سۄ وٕنۍ چھِ سۄ تٔمِس چھُ وٕنۍ خانٛدَر کَرنٕے سۄ کَرِ تیزَر بہٕ چھسَس لاگان یورٕ نَرمی آرام سان چھِ سۄ یِتھ پٲٹھۍ سَمبالہِ بہٕ مَطلَب وٕنکٮ۪نَس چھِ أسۍ سِیود دوس زٕ تٔمۍ کوٚر مَطلَب کیاہ کوٚرُن کیاہ نہٕ مَطلَب وٕنکٮ۪س چھِ مےٚ سیود وٮ۪س بہٕ بہٕ چھسَس وٮ۪س مَطلَب أسۍ چھِ بٮ۪نہِ ہِنٛدۍ پٲٹھۍ پَکان اَکھ أکِس سۭتۍ مےٚ سَمبٲلۍ لۄکٕٹ جَنریٚشٮ۪ن تہِ چھِ مےٚ اَصل پٲٹھۍ سَمالان تہٕ بٕڈٕ جینریٚشٮ۪ن تہِ یِم سٲنۍ بٕڈٕ وٕڈٕ بٕزَرٕگ چھِ یِمَن سۭتۍ تہِ چھُ مےٚ اَصل مَطلَب وۄتھُن بِہُن طٔریٖق طور اصل پٲٹھۍ بہٕ چھس نَرمی لاگان یِمَن سۭتۍ یِم چھِ بٕزَرٕگ یِمَن چھس نَرمی لاگان پَتہٕ گوٚو سٲنۍ بٕڈۍ یِمَن سۭتۍ چھس پکان اصل پٲٹھۍ یِتھ پٲٹھۍ یِم چھِ پَکان مَطلَب بہٕ چھس سَمبالان یِمن بٕتۍ چھس بٕتۍ چھسٕوو تۄہہِ اَکھ دوس یہِ تپہپی نٮ۪برٕ وٕنوتہِ وٕنِو تُہۍ مے اصل پٲٹھۍ چھس بہٕ اَمن سۭتۍ کَتھ باتھ کَران یِم تہِ مےٚ سۭتۍ واریاہ اَصل پٲٹھۍ کَتھ باتھ کَران یِم چھِ شُرۍ مَطلَب یِم چھِ انسان یِمَن چھُ انسان آرام سان مَطلَب سَمٲلِتھ ہیکان یِم چھِ مےٚ مَطلَب بہٕ چھسَکھ یِم اَصل پٲٹھۍ سَمالان مےٚ چھُ زِندگی منٛز یہِ دور یہِ دور تہِ چھُ یِوان سَمالِنہٕ مَطلَب یورُک دور تہِ تہٕ یورُک دور تہِ واریاہ اصٕل پٲٹھۍ سَمالان بَچہٕ تہِ بٕزَرٕگ تہِ بٕزَرٕگ ٲسۍ وَنان ییٚکیا مَطلَب یِم چھِ مےٚ وَنان کُنہِ ساتہٕ چھِ یِم تُلان دٔلیٖلَہ آز گوو أسۍ ٲسۍ پَنن تُہۍ کیاہ چھِو کَران أسۍ ٲسۍ کَران پَننہِ وَقتہٕ یِتھ کٕنۍ أسۍ ٲسۍ پَننہِ وَقتہٕ یِتھ کٕنۍ کَران أسۍ ٲسۍ گَژھان جَنٛگَل اَسۍ ٲسۍ کَران کینٛہہ تھانۍ أسۍ بہٕ چھسَکھ یورٕ وَنان اۭں مَطلَب وَقٕت اوس تَمہِ وِز وٕچھ حظ کِیُتھ وَقٕت اوس تَمہِ وِز تَمہِ وِز اوس اِنسانَس صِحَت تہِ آسان تِم چھِ أتی گَژھان نَرم أتی گَژھان مَطلَب زَن نہٕ مَطلَب یورٕ چھِٮ۪چۍ مےٚ زَن تِمن مِٹھٲے تَمی حِساب چھِ زَن نَرم گَژھان پتہٕ چھِس پَتہٕ وَنہِ بوٚڈ کینٛہہ آ تۄہہِ حظ چھُنہٕ بہٕ چھسَکھ وَنان نا گۄبرا یِتھ پٲٹھۍ چھُ کَرُن ہَش ہِحٮ۪ربب دٕرُے اَصل پٲٹھی سمالان مےٚ سَمالو ہُہ گَرٕ مالِیُن تہِ وٲرِو تہِ ہَر کانٛہہ گَرٕ سَمول مےٚ وارِیاہ اَصٕل پٲٹھۍ سَمول مےٚ